اَسلامُ علیکُم وَرحمتُہ اللہ وَبَرکاتُہ پازِٹِو اٮ۪کٕسپیٖریَنٕس تَمہِ پرٛوڈَکٹٕچ یُس مےٚ گۄڈٕنٮ۪تھ گَرٕ اوٚن سُہ گوٚو رایِس کُکَر رایِس کُکَر اوٚن مےٚ سِٹاٹَس ییٖتہِ ہو پرٛوڈَکٹو منٛز گَرٕ تَمہِ سۭتۍ آے مےٚ واریاہ آرام تِکیٛازکہِ یُس یہِ رایِس کُکَر چھِ اَتھ منٛز چھِ اِنسان تھاوان بَتہٕ لٲگِتھ تہِ پانہٕ چھِ ہٮ۪کان سُہ مزیٖد تہِ کانٛہہ کٲم اَتھ نزدیٖک بِہِتھ کٔرِتھ یا اگر نہٕ اَتَن اِنسان آسہِ تہِ کِہیٖنۍ تہِ سُہ ہیٚکہِ تَمہِ پَتہٕ تہِ اَتھ منٛز یہِ لاگہِ تھٲیِتھ بَتہٕ بَدل بَدل کانٛہہ کٲم کٔرِتھ اَمہِ برٛونٛٹھ اگر اِنسان بٮ۪مار تہِ اوس آسان تَمہِ پَتہٕ تہِ اوس تٔمِس پٮ۪وان وۄتھُن تہِ رَنُن بیٚیہِ آے اَمہِ سۭتۍ بیٛاکھ فٲیدٕ کہِ گیس آو اَمہِ سۭتۍ بٔچِتھ رایسَس منٛز رَنٛنہٕ خٲطرٕ چھِنہٕ گیسٕچ ضٔروٗرَت پٮ۪وان کِہیٖنۍ تہِ نہٕ بیٚیہِ چھِ واریاہ زیادٕ ٹایِم تہِ بَچان اَمہِ سۭتۍ رایِس کُکَر اَنٛنہٕ پٮ۪ٹھ وَنہٕ بہٕ کہِ میٛانہِ زِنٛدگی منٛز آے واریاہ زیادٕ سہوٗلِیت تہٕ وٕنۍکٮ۪نَس ہٮ۪کہٕ ناے اِنسان کٲنٛسہِ اَتھٮ۪ن تہِ بَتہٕ رٔنِتھ یہِ پرٛوڈَکٹ گَرٕ اَنٛنہٕ پَتہٕ روٗد نہٕ گَرُک یہِ بَتہٕ رَنُن صِرف أکِس زَنہِ تام محدوٗد کِہیٖنۍ بٔلکہِ چھِ اَتھ رایسَس منٛز وٕنۍکٮ۪نَس مۄہنی تہِ ہٮ۪کان بَتہٕ آرام سان تیار کٔرِتھ اَتھ چھِنہٕ پٮ۪وان زیادٕ تیٖژاہ دھیٛان تھاوُن کِہیٖنۍ یوٗتاہ اِنسانَسَن گیسَس پٮ۪ٹھ اوس پٮ۪وان دھیٛان تھاوُن اگر گیسَس پٮ۪ٹھ کانٛہہ چیٖز لٲگِتھ تھاوہو تَمہِ پَتہٕ اوس سُہ دَزنُک خطرٕ تہِ آسان مگر اَتھ رایسَس چھِ اَکھ اوپشَن آٹومیٹِکٔلی چھِ یہِ پانَے بَنٛد گَژھان ییٚلہِ اَتھ منٛز تیار چھِ بَتہٕ گژھان تہٕ بیٚیہِ چھِ یہِ سٮ۪ٹھٕے میوٗٹھ آسان بَتہٕ چھِنہٕ پٮ۪وان پھیٛارُن کِہیٖنۍ تہِ نہٕ ییٚمہِ کِنٮ۪تھ یِمہٕ پرٛوٹیٖنٕز وغیرہ اَتھ منٛز آسان ٲسۍ تِم چھِنہٕ وٕنہِ ضایع گژھان کِہیٖنۍ تہِ نہٕ اَمہِ برٛونٛٹھ ییٚلہِ پھیٛاران ٲسۍ تہٕ تِم سٲلِم پرٛوٹیٖنٕز وغیرہ ٲسۍ ضایع گژھان تہٕ اَتھ اوس نہٕ تیوٗتاہ مَزٕ تہِ روزان کِہیٖنۍ تہِ نہٕ